سٲنِس یَتھ أنٛدۍ پٔکِس منٛز ہَسا چھِ ییٚتہِ أسۍ روزان چھِ اَتھ منٛز حظ چھِ اَکھ پوٗل أسۍ ہَسا چھِ اور گَژھان سرٛان کَرنہِ اَتہِ سرٛان کَرنَس چھِ لَگان واریاہ مَزٕ تِکیٛازِ اَتہِ چھِ آب غلبہٕ أسۍ چھِ واریاہ لٔڑکہٕ گَژھان اَتہِ چھِ سَرٕد آب آسان بیٚیہِ چھِ اَتٮ۪تھ ماحول اَصٕل اَتٮ۪تھ چھِ گرٛیٖنری تہِ اَصٕل بیٚیہِ چھِ کۄل وَسان آبہٕ کۄل چھِ وَسان پٮ۪ٹھٕ بیٚیہِ چھِ واریاہ لٔڑکہٕ گژھان أسۍ توٚتتھ سرٛان کَرنہِ تَوٕے کِنۍ چھِ تَتھ لَگان مَزٕ